السلامُ علیکُم شبیٖر احمد چھُو حظ یہِ مےٚ حظ اوس مکانہ اَکھ ہیٚوُن

لو لوکیشَن ؤنو حظ تُہۍ کَتھ جایہِ چھُ ایٚوَلیبٕل تُہۍ ؤنوٗ حظ مین مارکیٹ چھُنہٕ حظ کپوارہ تَتھ سایٹہِ پٮ۪ٹھ بَنہِ حظ کانٛہہ مکانہ وَکانہ باےپاسَس پٮ۪ٹھ ہہ اچھا مکانَس یہِ کٔژ روٗم حظ چھِ تَتھ ایٚوَلیبٕل

یہِ تَتھ کیٛاہ ریٹا حظ چھِ مےٚ کَتہِ حظ چھِ پاے تَوے کوٚرُم نہ حظ تۄہے فون پَچہٕ حظ تُہۍ ؤنوٗ حظ مےٚ یہِ سایٹہِ پٮ۪ٹھ چھِ حظ اصٕل کِنہٕ اچھا یہِ تُہۍ کَتہِ حظ چھُو وُنکٮ۪ن یہِ آزے سَمکھتھ ہیٚکہِ وۄنۍ حظ اگر حظ تُہۍ نِیو مےٚ لوکیشنہِ پٮ۪ٹھ بہٕ وُچھ ہا پانہٕ اگر مےٚ یِی ہے پسنٛد ایٚڈرَس ؤنو حظ پَنُن بہٕ واتہٕ توٗرۍ تہٕ آ تیٚلہِ حظ واتہٕ مَو بہٕ تُہۍ پرٲروا حظ تَتسٕے تیلہِ ٹھیٖک حظ چھِ بہٕ حظ واتہٕ مَو تیلہِ

اچھا تُہۍ کٔرو حظ یہِ پَنُن ایٚڈرَس سینٛڈ

نہٕ حظ یِہے حظ اوس یہِ مَکانُک یہِ ہے یہِ وُچھَو کیٛاہ چھِ کیُتھ چھُ یہِ تۄ تۄہہِ کٔژ روٗم حظ وَنیوٕ ژور روٗم حظ ٹھیٖک حظ چھِ بہٕ حظ واتہٕ مَو تیٚلہِ تور ٹھیٖک حظ